سٲنِس علاقس منٛز چھُ اے ٹی ایم سہولیت واریاہ کم لبنہٕ یِوان تہٕ یِمو منٛز تہِ چھُ زیٛادٕ تر اہم وقتن پٮ۪ٹھ پونٛسہٕ رُس آسان خاص کر بڈٮ۪ن دۄہن پٮ۪ٹھ تِمن ییٚمہِ ساتہٕ لُکن پونٛسن ۂنٛز زیٛادٕ ضوٚروٗرتھ چھ آسان یِم اے ٹی ایم مِشیٖنہِ چھنہٕ کیٚنٛہہ سہولیت واتناوان اگر أسۍ وُنکٮ۪ن کٔشیٖرِ ۂنٛز بینکِنگ کسٹمر سروِس کَتھ سٔروِسٕچ کتھ کرو اَتھ یِن زیٛادٕ کھۄتہٕ زیٛادٕ دہیو منٛز ترٛے پوینٹ دِنہٕ کٔشیٖرِ منٛز یۄس سارِوے کھۄتہٕ بوٚڈ بینک جے کے بینک چھُ ییٚتہِ یہِ یہِ تہِ چھُ پنہٕ نٮ۪ن کسٹمرن اَمی خراب سٔروِس کہِ وجہ سۭتۍ نامُتأثِر کران عیٖدن پٮ۪ٹھ یا نارمل دۄہن منٛز تہِ چھُ أمِچ اِنٹرنیٹ بیکِنگ سہولیات لُکن واریاہ پریشأنی تُلان بہٕ چھُس یژھان یِمن بینکہٕ والٮ۪ن درخواستہٕ کرٕنۍ زِ مہربأنی کرِتھ کٔرِو پنٔنۍ یہِ بینکِنگ تہٕ اے ٹی ایم سہولیات ٹھیٖکھ تاکہ لُکہٕ لُکھ پیٚیَن نہٕ دُشوأری ہُنٛد سامنہٕ کرُن کیٚنٛہہ